بانٛڈی پورا چھُ وارِیاہ زیادٕ اکھ اصل ڈسٹرک تہٕ بہٕ چھُس پننِس پانس خوش نصیٖب زانان زِ بہٕ چھُس ییٚتہِ بانٛڈی پوراہس منٛز مگر یوٗتاہ نہٕ زیادٕ ییٚتہِ اسہِ آسٲیش چھِ تیٖتیاہ تہِ چھِ اسہِ ییٚتہِ نۄقصان تہِ گژھان مطلب ییٚتہِ چھنہٕ سڑکہٕ ٹھیٖک کہیٖنۍ آسان بیٚیہِ چھِ مطلب کولیج چھِ گژھان سکوٗل چھِ گژھان اسہِ چھنہٕ وقتس پٮ۪ٹھ گاڑٕ مِلان کِہیٖنۍ یِم اصلی پُلٹِکل لوٗکھ چھِ تم چھِنہٕ ٹھیٖک پٲٹھۍ سنان چھِنہٕ تم کِہیٖنۍ وتن کُن مطلب فنڈٕس چھِ یِوان وتہٕ تھیٖک کرنہٕ خٲطرٕ یا مطلب بیٚیہِ کیٚنہہ تہٕ تِم پونٛسہٕ چھنہٕ تِم چھنہٕ اتھ لاگان کیٚنہہ تہٕ تِم پونٛسہِ چھِ یِم زاے کران تہٕ بہٕ چھُس یژھان اصل گژھنہٕ خٲطرٕ گۄدٕنٮ۪تھٕے چھِ اسہِ پُلِٹٕکل لیٖڈأرٕس ضوٚرتھ وارِیاہ زیادٕ بہتر تہٕ بہتریٖن یِم اسہِ مدتھ کرن یِم اورٕ فنڈٕس چھِ سانہِ خٲطرٕ یِوان مطلب سکوٗلن چھِ یِم فںڈٕس یِوان تم چھِ یِم اپٲری کران تہٕ یِم چھِنہٕ تم فنڈٕس لاگان سکوٗلن منٛز کِہیٖنۍ تہٕ اگر یِم فنڈٕس اِہن تہٕ أم دِہن سکوٗل تہٕ سکوٗل گژھن تھیٖک تہٕ بچہِ تہِ پرہن تہٕ باقٕے بچن ہند گرِک تہِ اسہٕ ہن خۄش مگر یِم چھِنہٕ تِم فنڈٕس تہٕ تِم تہِ چھِ زاے گژھان تہٕ سنان چھِنہٕ پولِٹٕکٔل یِم لیٖڈٲرٕس ییٚتہِ چھِ بٔڑۍ بٔڑۍ لُکھ تہٕ تم چھِنہٕ سنان اتھ کہیٖنۍ تہٕ وٕ اگر یِمن اصل چھِ یہِ بنُن بہٕ چھس ونان اسہِ گژھن پُلِٹٕیکَل لیٖڈٲرٕس یِنۍ وارِیاہ زیادٕ اصل آسٕنۍ یِم سٲنۍ مدتھ کران یِم سنہٕ ہن یِم یپٲرۍ روڑ کران ٹھیٖک سکوٗل وٕچھِ ہن گورمنٹ سکوٗلٕز وٕچھِ ہن مطلب یِم اسہِ اصل اصل ٹیٖچر کرٕہن اسہِ پروایڈ یِمن سکوٗلن منٛز تہٕ